أسۍ چھِ دِوان گَرٕک چیٖز بَچَس یا کہِ بٔڑِس ییٚمِسے وَزَن کَم آسہِ یُس واریاہ زیادٕ کَمزور آسہِ تمہِ سۭتۍ چھِ أسۍ یہِ دِوان تِم چیٖز کھیٚنہٕ خٲطرٕ تِکیٛازِ اگرے گۄڈٕنیٚتھٕے اِنسان وٕچھہون ییٖژہ اِنسانَس لمبٲے آسہِ تٔمِس گژھِ تَمے حِسابہٕ وَزَن آسُن أسۍ چھِ تٔمِس دۄد دِوان ٹھوٗل دِوان کِشمِش بادام یا کہِ کیل سُہ دِموس تمہِ سۭتۍ چھُ تٔمِس وَزَن اَصٕل گژھان دۄہ کھۄتہٕ دۄہ یوٗتَن دۄہَن سُہ چیٚیہِ تیوٗتاہ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ چھِ تَتھ منٛز اِمپروٗمؠنٛٹ یِوان أسۍ چھِنہٕ دَوہُک کانٛہہ تہِ اِستعمال کَران أسۍ چھِ گَرِکُے کھیٚن کھیٚوان تِکیازِ گَریُک کھیٚن چھُ سؠٹھاہ مُفیٖد آسان أکِس بَچَس یا کہِ بٔڑِس خٲطرٕ اگر اَز کہِ نوجوان چھِ ہیٚکان ؤنِتھ کہِ أسۍ کھیٚمو سُہ دوہ ییٚمہِ سۭتۍ أسۍ موٚٹ گژھو یا کہِ ویٹ گین گژھِ البتہ سٲنِس گَرَس منٛز یا سٲنِس کشمیٖرَس منٛز چھُنہٕ یہِ گژھان کہِ أسۍ چھِ کھیٚوان پَنُن فروٗٹ چھِ أسۍ کھیٚوان پنٛنہِ گَریُک فروٗٹ چھِ أسۍ کھیٚوان دۄد چھِ أسۍ چیٚوان کِشمِش چھِ أسۍ کھیٚوان بادَم چھِ أسۍ کھیٚوان تھٔنۍ چھِ أسۍ گَرِچ بَناوان سۄ چھِ أسۍ کھیٚوان یا کہِ أسۍ وَنو کہِ چاکلیٹٕس چھِ أسۍ کھیٚوان تَمہِ سۭتۍ چھُ سون وَزَن دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ یٔژ دۄہ گژھن پتہٕ کھیٚمو أسۍ کَنٹِنیو ریٚتَس اگر أسۍ ریٚتَس کھیٚمو اَکہِ دۄہ اَکہِ دۄہ اَکہِ دۄہ اَکہِ دۄہ گٔژھتھ چھِ اِمپروٗمیٚنٛٹ وارٕ وارٕ وارٕ وارٕ چھےٚ اِمپروٗمیٚنٛٹ تہِ یِوان ویٹ بَڑنَس منٛز